مےٚ سَہ چھِ لَکٕٹ بیٚنہِ یُس ہَسا سیم چھِ میٲنی پٲٹھۍ أسۍ چھِ دُشوَے زٲیِل تہِ اَسِہ چھِ ہِیَر کَلَر تہِ کُنُے آیی کَلَر تہِ چھِ اَسہِ کُنُے تہٕ ڈِفرَنٕس چھِنہٕ اَسِہ ویسے زیادٕ کِہینۍ سُہ چھِ فِمیل تہٕ بہٕ چھُس میل